سانہِ وادی منٛز چھِ واریاہ تِم گام یِمَن گورمنٛٹ آف اِنٛڈِیاہَن ماڈَل وِلیجٕس چھِ بنٲمٕتۍ یِم اَکھ نموٗنہٕ چھِ بنٲے مٕتۍ گورمنٛٹ آف اِنٛڈِیاہَن تہٕ واریاہ گام چھِ تِم تہِ سٲنِس یَتھ وادی منٛز یور ییٚتہِ کیٚنہہ چیٖز چھِ ییٚتہِ ییٚتہِ نَس یِم سٲنۍ یہِ سیاح حضرات چھِ تِمَن یوان وٕچھنہِ واریاہ چیٖز چھِ تِمہٕ ییٚتہِ نَس أسۍ ہٮ۪کَو ہر کانٛہہ گام اَکھ ماڈَل وِلیج بنٲیِتھ یِم تِہٕنٛزٕ بیسِک نیٖڈٕس آسن تِم فُل فِل کرنہِ تِم برابر کرنہِ بیٚیہِ تِم فٮ۪سَلٹیٖز دِنہٕ ییٚمہِ سۭتۍ سُہ اَکھ نموٗنہٕ بَنہِ اِتھ کَنہِ بَنہِ ہر کانٛہہ اَکھ ہر کانٛہہ گام سانہِ وادی منٛز اَصۭل گام یوٚت نَس پتہٕ سون ٹوٗرِزٕم تہِ بَڑِ